مےٚ ہَسا کوٚر میٖشوس پٮ۪ٹھ اَکھ ٹی شٲٹ آرڈر یَتھ پٮ۪ٹھ بہٕ بوٗز ووٚن تہٕ یہِ چھُنہٕ آرڈَر واڈَر آنلایِن ٹھیٖک آسان کینٛہہ مگر مےٚ کوٚر آرڈَر ٹی شٲٹ مےٚ ہَسا ووت برابر ڈیٚلؤری ٹایمَس پٮ۪ٹھ سُہ مےٚ نِش مگر آرڈَر آسان اوس واریاہ بہتریٖن یُس مےٚ تُہۍ آرڈَر وُچھمُت اوس سُے اوس آرڈَر سیم ٹُو سیم اوس سُے نَتہٕ چھُ واریاہ آرڈَر آسان کَٹ وَٹ آسان بیٚیہِ کینٛہہ آسان مگر میون آرڈَر اوس مِشیٖن پٮ۪ٹھ واریاہ بہتریٖن مےٚ ہَسا کٔر پَتہٕ میٖشوس پٮ۪ٹھ تہِ کار تہٕ سٔٹاٹ یہِ چھُ لگ بگ ؤریَس چلو مےٚ بہٕ تہِ ہسا اوس مےٚ چھُس بہٕ آرڈر واڈر کھرن پرٮ۪تھ کینٛہہ تہٕ یِم تہِ شایٹہِ اوسُس آرڈَر کَران چاہے پانَس خٲطرٕ کینٛہہ تہِ چیٖز آرڈَر اوس کَران تہٕ بہٕ اوسُس کَران آرڈَر